السلام علیکُم بہٕ چھَس أسۍ چھِ باے بارٕنۍ ژور باے بارنیو ژورو منٛز چھَس بہٕ زیٚٹھ تہٕ میٲنۍ لایف ٲسۍ ڈِفرنٛٹ تہنٛد نِش بہر حال لایف چھِ لایف چاہے ڈِفرنٛٹ آسہِ کیاہ آسہِ یہِ چھےٚ آسان اللہ تعالیٰ ہن پانہٕ بَنٲومٕژ تہٕ تھوڑا کرٕ بہٕ ذکِر پَنٕنہِ لایفہِ ہُنٛد میٲنۍ لایف کِتھ کٔنۍ گُزرے تہٕ بہٕ کیاہ ٲسٕس کیاہ کوٚر پَنُن لۄکچار بَچپن جوٲنی یوتامتھ واتنَس تامَتھ تہٕ کِتھ کَنۍ کوٚر کیاہ کوٚر بہرحال بہٕ ٲسٕس بہٕ زایَس تہٕ تَمہِ پَتہٕ ٲسٕس بہٕ ڈوٚڈس ؤرۍ یَس مٲلِس ماجہِ نِش تَمہِ پَتہٕ گٔیَس بہٕ ماتامال تھوڑا گٔیے کٕلیشز گرَس منٛز پرابِلمز آیہ تہٕ ڈوٚڈ ؤرِش ٲسٕس بہٕ تہٕ بہٕ گٔیس ماتامال رٔچھہِ ہس بہٕ مامو ژوٚرن پانٛژن ؤرۍ ین تہٕ تَمہِ پَتہٕ گٔیے دٔلیل گٔیَس بہٕ تھوڑا بٔڑ بٔڑ تہٕ ووٚت میون سکوٗلِنٛگ ٹایم تہٕ میانہِ مٔمی ووٚن پاپس نہ یہِ نِنۍ گرٕ تہٕ أمِس کر سا کٲم یا تراوُن سکوٗلِنٛگ تہٕ یا تراون بہٕ پانے بہرحال تُہۍ کٔرِو کٲم یہِ ننۍ یہِ تراوُن سکوٗل نہ تہٕ روزِ یہِ یِتھٕے پٲٹھۍ اَن پڑ تہٕ سُہ گژھِ نہٕ بَچس خٲطرٕ ٹھیٖک کیٚنٛہہ تہٕ کٔر مےٚ کٲم گٔیس بہٕ تور تہٕ نیٚنس پاپَن اورٕ یور تہٕ تَتہِ اوس نہٕ مےٚ مَزٕ ویسے لگن ٹوٹل کِہیںۍ کیازِ کہِ مےٚ اوٚس آرام لوٚگمُت ماتامالسٕے منٛزعادت گوٚومُت مےٚ ٲسۍ مام واریاہ زیادٕ رَچھان تِم ٲسۍ اَصٕل کالِفِیڑ اکھ اوس ڈکٹر اوس فارِسٹر اوس اچھا زیٚڈ ای او اوس اکھ تِم ٲس واریاہ پیار مےٚ کران بہٕ ٲسٕس تِمن منٛز زیٚٹھ بہٕ ٲسٕس تِمن اوس سارنی مےٚ منٛز پیار گٔیس بہٕ پَتہٕ نینس فادرَن تہٕ کوٚر مےٚ جویِن سکوٗلنٛگ تہٕ پٔچِس بہٕ برونٛہہ کُن برونٛہہ کُن برونٛہہ کُن برونٛہہ کُن تہٕ ٲسٕس بہرحال سکوٗلَس منٛز تہِ واریاہ اَصٕل سُٹوٗڈنٛٹ یوان ماننہٕ ماشااللہ تہٕ بہٕ ٲسٕس سکوٗلَس روزان مونِٹر بہٕ ٲسٕس بَچن تعلیٖم پانے دِوان ٹیٖچر دِ ہا اکھ تعلیٖم تَمہِ پَتہٕ ٲسٕس بہٕ پانے کران کلاس مطلب مینٹین تم پَتہٕ ٲسٕس بہٕ پانے ڈسپٕلن میٚمبر تہِ روزان ہُہ تہِ روزان بہٕ ٲسٕس ویل کالِفَیڑ سُٹوٗڈنٛٹ ٲسٕس بہٕ ماشااللہ ہر کٲنٛسہِ ہِنٛز نظر ٲسۍ مےٚ پٮ۪ٹھ بہرحال میٹرِکَس تامَتھ ٲسٕس بہٕ یِتھٕے پٲٹھۍ یِتھٕے پٲٹھۍ پَکان پران تہٕ تَمہِ پَتہٕ کوٚر اَسہِ میگریشن بانڈی پورہ اَتہِ کٔر مےٚ کٲم پوٚر مےٚ اَتہِ یہِ سکوٗلِنٛگ ہیر سیکَنٛڈری سکوٗلِنٛگ پٔر مےٚ اَتی تہٕ تَمہِ پَتہٕ گٔیے کیٚنٛہہ ؤری گریلو مَصروٗفِیات تہٕ یِتھٕے پٲٹھۍ تھوڑا گرس تہِ واتان گرس دیان دِوان ڈُوان ڈالان اَصٕل پٲٹھۍ مینٹین تہٕ یِم گُن ٲسۍ مےٚ منٛز اللہ تعالیٰ ہن تھٲومٕتۍ بَچہٕ پَن پٮ۪ٹھ بہٕ ٲسٕس گۄڈٕ گرس تہِ واتان بازرٕ یہِ ہا کیٚنٛہہ چیٖز بہٕ ٲسٕس دَپان نہ یہِ تہِ گژھِ آسُن گرِ ہُہ تہِ گژھِ آسُن گرِ تہٕ بہرحال کورین چھُ آسان أتھۍ کُن زیادٕ سون گرٕ کِتھ کَن شوٗبہِ میون گرٕ کِتھ کَن گژھِ اَصٕل مٲلِس ماجہِ ہُنٛد شوق کِتھ کِنۍ گژھِ پوٗرٕ یہِ چھُ آسان أکِس کوٚرِ دِلُک تَمنا تہٕ بہرحال تَتھ منٛز تہِ ٲسٕس بہٕ شُکُراللہ تعالیٰ ہس کُن واریاہ زیادٕ برونٛہہ بہٕ ٲسٕس نہٕ سونٛچان کیٚنٛہہ بیاکھ کیاہ وَنہِ تہٕ بہٕ ٲسٕس کران پَںٕنۍ کٲم بَڑٕ اَصٕل پٲٹھۍ کٕلیٖنلی تَمہِ پَتہٕ کٔر مےٚ ہایر سیکنڈری بانٛڈی پورا مۄکلو مےٚ وارٕ کارٕ تہٕ تَمہِ پَتہٕ کٔر مےٚ کٲم آیَس بہٕ کالج سِری نَگر ایم اے روڑ اَتہِ کوٚر مےٚ کالج کٔر مےٚ کالج فٔسٹ سیکنٛڈ تھٲڈ تہٕ ماشااللہ تَمہِ پَتہٕ کٔر مے کٲم ٲسس بہٕ ییٚتہِ اوس مےٚ پیٚتٕر تہِ روزان پۄپھ تہِ روزان گژھان ٲسٕس بہٕ چَکرَس أکِس أکِس نِش کُنہِ ساتہٕ بہرحال ٲسٕس بہٕ زنٛدگی گُزران ہوسٹلَس منٛز ٲسٕس بہٕ زیادٕ تر روزان تہٕ بیٚیہِ ٲسٕس بہٕ وَن کَزنن نِش کُنہِ ساتہٕ زیادٕ تر نہٕ کیٚنٛہہ زیادٕ تر ٲس مےٚ بہٕ ٲسٕس نہٕ زیادٕ سوشل کِہینۍ بہ ٲسٕس سپریٹ روزان بہٕ ٲسٕس تَنہٲٮٔی پسنٛد کران بہٕ ٲسٕس پَنٕنٮ۪ن کِتابن سۭتۍ دھیان دِوان بہٕ اوسُس پَنُن عزت بَچاوان پَنُن کیریکٹر بَچاوان کیازِ کہِ زنٛدگی ۂنٛدۍ یِم ؤری چھِ آسان واریاہ زیادٕ نازُک بَچس خٲطرٕ اَتھ منٛز گژھِ پراپر گَیِڑ آسُن اَتھ منٛز گژھِ آسُن مٲلِس ماجہِ ہُنٛد ساتھ تہِ بہرحال مےٚ ٲسۍ تھوڑا پرابلِمٕز گریلو اِشوٗ ٲسۍ تہٕ مےٚ ہٮ۪کے نہٕ پوٗرٕ کَنسنٹریشن مےٚ پٮ۪ٹھ روٗزِتھ کینٛہہ مےٚ ٲسۍ بیٚیہِ باے بیٚنہِ ماشااللہ مےٚ روٚٹ لوڈ زَبردست تہٕ بہٕ پٔچِس اَصٕل پٲٹھۍ تِتھ کٔنۍ پٔچِس بہٕ سِمپٕل پٔچِس بہٕ مطلب کہِ تہِ وَنو نہٕ کیٚنٛہہ بہٕ پٔچِس یہِ مطلب الحمدللہ شُکُر ٹھیٖک پٔچِس پَنٕنۍ پَڑٲے تہِ پٔرٕم تہٕ اَصٕل پٲٹھۍ تہِ پٔچِس میٲنۍ باے بییٚہِ چھِ تمن تہِ مِلیو اٮ۪کٔسپوٚجر تِمو تہِ ہٮ۪کو پٔرِتھ تِمو تہِ کٔرکھ اَصٕل سیٖٹہٕ کالِفے تہٕ بہرحال یہِ چھُ پَنُن پَنُن لک تہٕ مےٚ چھِ مےٚ چھِ خُوشی وَنہِ تہِ چھےٚ نہٕ مےٚ نوکری کِہینۍ نہ کٔر آیہ نہٕ وونۍ کِہینۍ تہٕ بہرحال کوٗشِش تہِ گٔیے نہٕ میانہِ طرفہٕ کِہینۍ